بہٕ حَظ چھُس گومُت علامہ اِقبال لابیری یونوَرسٹی آف کَشمیٖر یۄس حَضرَت بل سِریٖنگر یونورسٹی منٛز چھِ میٲنِس گَرَس منٛز نہ حَظ چھِ کٕہٕنۍ تہِ لابیری وٕنۍ مگر مے چھِ پانَس یہِ اِندیشہٕ کہِ اِنشاء اَللٰہ ترٛاو بہٕ برٛونٛٹھ کُن اَکھ پَنٕنۍ لابیری یِم تَتھ لابیری منٛز سٲری گام وٲلۍ ہسا تُلَن فٲیدٕ اصٕلۍ اصٕلۍ کِتاب پٕرِتھ